کُنہِ کُنہِ وِزِ چھُ آسان سِرینگرس منٛز وارِیاہ اصٕل موسم کُنہِ کُنہِ وِزِ چھُ آسان ییٚتہِ وارِیاہ خراب موسم میٖن وایل یُتھٕے ییٚتہِ موسم منٛز منٛز تبدیٖلی چھِ یِوان تَمہِ ٹایِمہٕ چھُ وارِیاہ خۄشکٮ۪تھ تہِ وۄتھان اِنسانہٕ اگر اِنسان پنٛنہِ کامہِ منٛز تہِ چھُ آسان تہٕ أمِس چھُ پٮ۪وان سُہ تٔتی ترٛاوُن تہٕ اگر تٔمِس آسہِ کُن گَژھن تہٕ تٔمِس چھےٚ وارِیاہن پریشٲنین ہِنٛزۍ یہِ پٮ۪وان کَہ ژالٕنۍ مگر اکھ چیٖز چھُ یہِ کہِ آز چھےٚ اَ نَوِ ٹٮ۪کنالجی کٔشیٖرِ منٛز چھےٚ نَیہِ نَیہِ ٹٮ۪کنالجین ہُنٛد اِتسعمال یِوان کرنہٕ ییٚمہِ کِنۍ اَسہِ وَنہِ گۄڈنٮ۪تھٕے چھُ فِکرِ تران کہِ روٗد کر وَسہِ شیٖن کر وَسہِ ہوہُک موسم کر چھُ ہاں کُنہِ وِزِ چھُ یہِ تہِ گَژھان کہِ کُنہِ وِزِ چھُنہٕ ہٮ۪کان اِنسان پوٗرٕ پِرٛڈِکٹ کٔرِتھ کِہیٖنۍ نہٕ مگر تَمہِ باوجوٗد تہِ چھےٚ کانٛہہ تِژھٕ مشیٖنہٕ انِمژٕ یِم وارِیاہ کیٖنلی چھِ وٕچھان بیٚیہِ یُتھٕے روٗد شیٖن چھُ والان اَمہِ سۭتۍ چھِ سانٮ۪ن سڑکن تہِ تھوڑا بُہت خرٲبی گَژھان مگر أسۍ چھِ گورمٮ۪نٛٹس وِزِ وِزِ وَنان اَسہِ بناو تہِ تِتھۍ چیٖز یِم سٲنِس ماحولس اَسہِ ضوٚرَتھ چھِ جیسے کہِ اَسہِ گَژھِ آسٕنۍ تَمی آیہِ سڑکہٕ اگر یِمن پٮ۪ٹھ شیٖن تہِ روزِ ہا کیٚنٛہہ تہِ گژھِ ہا یِمن گوٚژھ نہٕ یِمن سڑکن وارِیاہس کالس کِہیٖنۍ گَژھُن بیٚیہِ روٗ ییٚتہِ چھُ تیوٗتاہ تہِ چھُنہٕ ییٚتہِ صِرف روٗدٕے روٗدٕے یوت آسان کیٚنٛہہ ییٚتہِ چھُ واریاہ خۄشوُن موسم تہِ آسان کُنہِ وِزِ چھُ روٗد تہِ آسان کُنہِ وِزِ چھُ ہوا تہِ آسان کُنہِ وِزِ چھُ وارِیاہ کیٚنٛہہ چیٖز تہِ اَسہِ پٮ۪وان محسوٗس گژھان مگر میٖن وایل مگر یِم اَسہِ اَسہِ پزن انٕنۍ مٮ۪ٹ مٮ۪ٹٕنرالجی ڈِپارٹمٮ۪نٛٹس منٛز وارِیاہ کیٚنٛہہ تبدیٖلی ییٚمہِ سۭتۍ اَسہِ زاروی کھۄتہٕ زیادٕ کھۄتہٕ زیادٕ پَے لَگہِ ؤلۍ ؤلۍ جل جل کَمہِ وِزِ کۄس کٕلایمٮ۪ٹِک چینٛج چھےٚ یِوان شُکریہ